ایکچِؤلی چھِ أسۍ ییٚلہِ أسۍ ٲسۍ پنُن بِزنٮ۪س چھِ أسۍ سٹاٹ کران أسۍ چھِ ؤچھان ییٚمِس دُکان دارس کُس کُس چیٖز چھُ ییٚمس کُس چھُی نہٕ پتہٕ ییٚلہِ أسۍ رٹان چھِ کُنہِ جایہِ دُکان پتہٕ چھِ أسۍ تتھ دُکانس پٮ۪ٹھ رٹان تِم چیٖز یِم نہٕ بیٚیِس نِش نیران چھِ کہینۍ تمہِ حساب چھِ أسۍ پکناوان پنُن بِزنٮ۪س برٛونٛٹھ بیٚیہِ چھِ أسۍ پنُن بِزنٮ۪س یِتھ کٔنۍ ہٮ۪کان ڈوٗنۍ چھِ ہٮ۪وان ڈوٗنۍ چھِ ہٮ۪وان اورٕ یورٕ چھِ أسۍ کران کٕنان بیٚیِس ژوٗنٹۍ چھِ ہٮ۪وان تِم چھِ کٕنان بیٚیِس کانٛہہ تہِ سبٕزی چھِ أسۍ أکِس ہٮ۪وان یورٕ سۄ کٕنان بیٚیِس تِتھٕے کٔنۍ چھِ أسۍ پنُن بِزنٮ۪س ہٮ۪کن پنُن پنُن بِزنِٮ۪س سیہ أسۍ کھڑا کٔرتھ کانٛہہ تہِ کٲم ہٮ۪کان تِتھٕے کٔنۍ سٮ۪ٹٕلۍ کٔرتھ سیُن زیُن ہٮ۪وان زیُن ہٮ۪وان یورٕ أکِس یورٕ کٕنان بیٚیِس تتھ منٛز یُس پنٕنۍ پۄنٛسہِ کماون یِتھ کٔنۍ اسہِ پۄنٛسہِ چھِ جمع گژھان واریاہ پتہٕ چھِ اسۍ پنُن بِزنِٮ۪س ہٮ۪کان برٛونٛٹھ برٛونٛٹھ پکنٲیِتھ ییٚلہِ اسہِ پنُن بِزنٮ۪س مان زٕ گوٚو کھڑا پتہٕ چھِ أسۍ تھاوان مٔہنی پتہٕ چھِ أسۍ مٔہنوین دِوان پۄنٛسہٕ تُہۍ ہٮ۪یِو یِتھ کٔنۍ چیٖز تُہۍ نِیو گۄڈٕ أسۍ چھِ پتہٕ ییٚتہِ پٮ۪ٹھ نیوان بیٚیِس شہر شہرس کُن تتہِ چھِ أسۍ کٕنان تِمن تتٮ۪ن چھِ بیٚیہِ رۄپیہِ وٹھٕ یِتھ کٔنۍ کٲشر سنٛگتر چھِ أسۍ سنٛگتر چھِ اورٕ یِوان یورٕ چھِ أسۍ ہٮ۪وان مان زٕ منڈی پٮ۪ٹھ ییٚلہِ أسۍ سنگتر چھِ یِوان واتناون دکانہٕ تتہِ ٲسۍ دہن رۄپین چھُ پٮ۪وان اکھ سنٛگتر ییٚتٮ۪ن چھِ أسۍ کٕنان بہن رۄپین أکِس سنٛگترس مںٛز چھِ أسۍ زٕ رۄپیہِ زینان بیٚیہِ چھِ یِتھٕے کٔنۍ ژٕنن چھِ ژٕنن چھِ ییٚتہِ آسان أسۍ چھِ ژٕنن پیٖٹ ہٮ۪وان ییٚتہِ دۄن ہتن مِثال پتہٕ چھِ أسۍ یورٕ کٕنان باپٲرِس یُس اسہِ آسان چھِ دۄن ہتن ہٮ۪ون یورٕ چھِ أسۍ تِم کٕنان منٛڈی والین ژور ہتھ پانٛژھ ہتھ تتھ منٛز چھُ اسہِ نفہ بنان زٕ ہتھ ترٛےٚ ہتھ ژور ہتھ رۄپیہِ تہِ چھِ اسہِ بنان یِتھٕے کٲنٹھۍ کانٛہہ تہِ کار چھِ أسۍ یِتھٕے کٔنۍ برٛوںٛٹھ پکناون چاروٲے چھِ زنٛدٕ ہٮ۪وان پتہٕ چھِ یورٕ کٕنان کسٲیِس کسٲیۍ چھُ اگر أسۍ دہن ساسن چھِ انان کسٲیۍ چھُ ہٮ۪وان کٕنان چھِ أسۍ کسٲییس بہن ساسن ترٛووہن ساسن یِتھٕے کٔنۍ چھِ أسۍ پنُن بِزنٮ۪س ہٮ۪کان برٛونٹھ پکنٲیِتھ شال چھِ أسۍ انان سُہ تِم تہِ چھِ أسۍ کٕنان مان ژٕ یِتھٕے کٔنیتھ پنُن بِزنٮ۪س ییٚلہِ سیٚٹٕلۍ أسۍ کھڑا چھِ کران پتہٕ چھِ أسۍ یِتھٕے کٔنۍ برٛونٛٹھ برٛونٛٹھ پکان بیٚیہِ چھِ أسۍ بیٚیہِ چھِ أسۍ دُکانس پٮ۪ٹھ ییٚلہِ أسۍ انان چھِ سیٖمٹ اگر اورٕ چھِ أسۍ سیٖمٹ ترٛوڑٕ بنان دۄن ہتن یورٕ چھِ أسۍ کٕنان ساڈ ترٛےٚ ہتھ تتھ منٛز یہِ ڈۄڑ ہتھ رۄپیہِ نفہ زینان پرافٹ چھِ أسۍ یِتھٕے کٔنۍ کران جمع کوٚر یِتھٕے کٔنۍ اسہِ جمع جمع أتھۍ سۭتۍ چھِ أسۍ پنُن بِزنٮ۪س کھڑا کران یِکُن چھِ أسۍ پتہٕ الگ دُکان تراوان پکناوان چھِ أسۍ پنُن بِزنٮ۪س یِتھٕے کٲنٹھۍ